ہیٚلو وعلیکُم سلام اسلامُ علیکُم ہے حظرت ٹھیٖک چھُو حظ ویکار پُج چھٔو حظ عمران صٲب چھُس اَمے حظ ٲسِم تیٖر دَہ پَنٛداہ ہے کیٛاہ حظ اے یِم حظ چھِ وۅنۍ رٔچھمٕتۍ یِمَن کیٛاہ کَرو یِمَن چھِ دِنۍ پھل ترٛیش گاسہٕ ہے سَستَے حظ دِمہوے ہے ریٹ کیٛاہ حظ سُہ ییٚمہِ نِش تُہۍ تُلان چھُو تَمہِ نِش دِمو رۄپیہِ رۄپیہِ رۄپیہِ وُہ ترٕٛہ کَمَے یِم حظ چھِ تیٖر لگ بگ شُراہ سَداہ حظ سمن یِِم ریٹ یہِ حظ گوٚو مال وُچھُن مال وُچھِتھ چھِ ریٹ گَژھان ہے اَکھ حظ گوٚو سُہ حظ گوٚو دوکھٕ بیٚیِس دیُن اَگر واٹٕس ایپ شاٹٕس ایپ کَرو یا ویٖڈیو کال کَرو سُہ گوٚو دوکھٕ دیُن تہٕ تُہۍ یِیِی حظ تُہۍ چھِو پُج تۄہہِ یِیِوٕ پانہٕ ٕنۍ نظر تہٕ برٛونٛہہ کَنے اگر نتہٕ توٗلۍتھٕے رَٹَکھ تہٕ نتہٕ رٹھ تُلۍتھٕے اَچھا ؤنِو حظ ریٹ تیٚلہِ زٕ لَچھ یا مےٚ حظ چھُ باسان یِمَن چھُ کوٚش فیٖڈ لوٚگمُت دۄن لَچھَن پٮ۪ٹھۍ پٮ۪ٹھۍ حظ سُہ چھُنہٕ حظ نوٗنٕچ کٔمی آسان ییٚلہِ نہٕ نوٗنُے دِتُکھ اَسہِ سٲنۍ تیٖر چھِ یِم حظ چھِ یہِ تیٖر دالہٕ والٕنۍ لایَکھ آ کِلوٗ کٔہۍ حظ رٔٹِو وۅنۍ کِلوٗ پٲٹھی ؤنِو زِنٛدٕ حظ زنٛدٕ ہے کیٛاہ حظ چھُکھ ژٕ ونان تُہۍ اوسوٕ ساڑ شےٚ ہَتھ کٕنان کِلوٗ مےٚ دِ مےٚ دِکھ حظ ڈاے ہَتھ مےٚ چھُکھ وَنان ڈاے ہَتھِ رۅپیہِ دِمَے ہے وَل وَلہٕ حظ کَر حظ تیٚلہِ کٲم ژٕ ژھُن حظ مےٚ تہِ مٲرِتھٕے ہے اللہ بوز حظ ژٕ مہٕ لاگ ژٕ مہٕ لاگ تیٚلہِ أمِس تیٖرس میٛانِس شراکھ کِہیٖنٛۍ ژٕ لاگ میٛانے گَردٕنۍ ٹھیٖک گوٚو ہے سُہ حظ چھُ پوٚز یِمَن حظ چھِ نیالہٕ والنے بہٕ کتہِ مےٚ کَتہِ حظ ووٚن نہَ نیالہٕ چھُنہٕ والُن کیٚنٛہہ